السلام علیکُم آ السلام علیکُم ٹھیٖک چھُو اَصٕل پٲٹھۍ چھُو گَرِ چھُو حظ ٹھیٖک سٲری چھُو حظ ٹھیٖک آز کیٛاہ حظ واریاہ کٲلۍ کوٚروُ تۄہہِ فون سٲری چھُو حظ ٹھیٖک یہِ چھےٚ یہِ چھِ حظ بچی ٹھیٖک آچھا آچھا سٲری چھُو أتھۍ اَ سُے گوٚو واریاہ اَصٕل سُہ گوٚو واریاہ رُت واریاہ رُت واریاہ رُت کیٛازکہِ أسے چھِ أسے چھِ یَژھٲنی تی تہٕ وارایاہ اَصٕل واریاہ اَصٕل

اَچھا اَدٕ ٹھیٖکھَے گوٚو یے گوٚو واریاہ اَصٕل آ بٔے کَرٕ لٔڑکَس سۭتۍ کَتھ کیٚنٛہہ چھُنہٕ پَرواے تٔمۍ سٕنٛدِس مٲلِس سۭتۍ تہِ کَرٕ بہٕ سُہ چھُ اٮ۪کچُؤلی گوٚمُت دِلہِ تٔمۍ سُنٛد فادَر تہٕ سُہ یی نہٕ حظ اورٕ تہٕ بہٕ کَرٕ تٔمِس سۭتۍ کَتھ بہٕ دَپَس یِتھ کٔنَتھ چھِ وَنان یِم أسۍ کَرو کَرو کٲم أسۍ گنٛڈو دۄہ أسۍ کَرو کٲم أسۍ ہسا کَرو نِشٲنۍ بیٚیہِ کَرو پَرو کیٛاہ چھِ وَنان اَتھ أسۍ ژھٕنو اَپٲری دۄہ تہِ گٔنٛڈِتھ پَرو پَتہٕ نِکاح تہِ نِشٲنۍ پٮ۪ٹھٕے تہٕ باقی کٔرۍزیو تُہۍ کٲم أمِس تُہۍ نہٕ حظ ہیزیو نہٕ پَریشٲنی تہٕ سانہِ خٲطرٕ مطلب یورٕ آسہِ نہٕ لٔڑکہٕ سٕنٛدۍ طرفہٕ کٕہۭنۍ تہِ ڈِمانٛڈ کانٛہہ ڈِمانٛڈٕے آسہِ نہٕ سانہِ طرفہٕ کِہیٖنۍ چھُنہٕ پَرواے بہٕ تھاو سورُے کیٚنٛہہ فِٹ یورٕ اِنشاء اللہ رحمٰن بہٕ وَنَے نَہ أتی کیٛاہ چھُ کَرُن تہٕ بہٕ کَر نہٕ حظ یہِ تٔرۍ نہٕ حظ أمۍ سُنٛد یہِ فادَر اور تہٕ بیٚیہِ کَرٕ بہٕ لٔڑکہٕ سۭتۍ تہِ کَتھ تہٕ باقی چھِنہٕ یورٕ أسۍ چھِ یورٕ تیار حظ أسۍ کِہیٖنۍ چھِنہٕ پَرواے تہٕ تُہۍ چھُو حظ اورٕ فِٹ بیٚیہِ چھُو حظ ٹھیٖک تی بہٕ تَرٕ بہٕ تَرٕ منٛزَے تَرٕ بہٕ دۄہ کھَنٛڈ تَرٕ بہٕ وٕنۍکٮ۪نَس چھِ تھوڑا آز آوریٛارٕے دۄہ کھنٛڈ تَرٕ بہٕ کیٚنٛہہ چھِنہٕ پَرواے تہٕ باقی ہُم چھی حظ بٲے چھِ حظ ٹھیٖک سٲری چھُو حظ ٹھیٖک آ آ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ دانہِ شانہِ لونُو حظ کِنہٕ وٕنۍ چھُو لونٛنَے اَہَن حظ ٹھیٖک پٲٹھۍ دانہِ لونوٕ حظ کِنہٕ وٕنۍ چھُو لونٛنَے آچھا آچھا آچھا آچھا آچھا آچھ آچھا باغہٕ مال تۄہہِ کٔنِو حظ مال کِنہٕ پانسٕے اوسُو مال کٔنِو حظ کِنہٕ پانسٕے اوسوُ باغ آچھا آچھا اَدٕ تیٚلے گوٚو ٹھیٖک تیٚلے گوٚو ٹھیٖک باقی چھُو سٲری ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ السلام علیکُم اَدٕ حظ السلام علیکُم